وعلیکُم اسلام اَچھا حظ ٹھیٖک حظ کَتھ کَتھ نَلکَس چھِ راوان اَچھا

پی پی آر فِٹِنٛگ چھ حظ کٔرِتھ کِنہٕ شیٚستٕر فِٹِنٛگ کٔرِتھ پُلاسٹِکٕے چھا کنہٕ شیٚستٕروٗ چھِ پُلاسٹِکو کٔژ نَلکہٕ چھِ لیٖک گژھان اَچھا ٹھیٖک اَدٕ اَتھ حظ گوٚو سامان اَنُن بیٚیہِ گوٚو وَنُن کَمہٕ دۄہ چھُ یُن اَتھ حظ لَگَن ٹیپ لَگہِ اَتھ بیٚیہِ کَر کٲم بیٚیہِ گوٚو اَنُن یوٗنیَن زٕ ترٛےٚ بیٚیہِ گٔے یِم حظ یِم یوٗنیَن زٕ ترٛےٚ نِپلہٕ زٕ ترٛےٚ بیٚیہِ گٔے اَننہِ نَیہِ

تٔتھی گوٚو انُن یوٗنیَن بیٚیہِ گٔے اَننہِ نَلکہٕ زٕ ترٛے تہٕ بیٚیہِ گٔے اَنٕنۍ یوٗنیَن اَکھ زٕ تہٕ بیٚیہِ گوٚو اَتھ أسۍ چھِ گنٹَس ہٮ۪وان اَزٕ پانٛژھ ساس رۄپیہِ

اَز چھ ریٹ درٛۄجی آسان بیٚیہِ کیٛاہ آسہِ اَتھ گٔے حظ اَنٕنۍ تیٚلہِ یوٗنیَن زٕ ترےٚ تھاوٕنۍ ایکٕسٹرا أنِتھ پَتہٕ دِمو نظر کَتھ کَتھ جاے چھِ لگان ضروٗرت أسۍ حظ آسو نَیہِ بَٹہٕ وارِ یَلہٕ اَہَن حظ ہے تَمہِ دۄہ حظ یِمو تَمہِ دۄہ یِمو تُہۍ تھٲوِو سامان أنِتھ باقٕے رینٛچ وینٛچ سُہ سامان اَکھ ٲنٹھ نِپَل حظ اَہَن حظ سُہ سامان حظ چھِ سۭتی آسان اَہَن حظ سُہ حظ سامان حظ چھُ سورُے سۭتۍ آسان اَہَن حظ تہٕ بس تُہۍ تھٲوِزیٚو پنُن سامان أنِتھ تہٕ بیٚیہِ کٔرِو فون تَمہِ دۄہ تہٕ

چلو ٹھیٖک حظ چھُ